السلام علیکُم تُہۍ چھُو حظ چَنٛک سِٹی رٮ۪سٹورنٛٹ پٮ۪ٹھ اٮ۪کچُلی حظ ٲس مےٚ یہِ تُہنٛدِس رٮ۪سٹورنٛٹَن ہٕنٛز اَکہِ ٹیبٕل خٲطرٕ رِزرویشَن کَرٕنۍ مےٚ چھِ پَگاہ میٖٹِنٛگ پنٛنٮ۪ن کٔلیٖگَن سۭتۍ رِلیٹڈ ٹُہ اَوَر جاب تہٕ بہٕ اوسُس یَژھان زانُن زِ اگر بہٕ رِزرویشَن کَر رِزرویشَن کَرٕ تُہنٛدِس رٮ۪سٹورنٛٹَس منٛز مےٚ مِلیٛا تَتھ سۭتۍ کیٚنٛہہ آفَر کیٛازکہِ مےٚ چھُ بوزمُت تُہنٛدِ رٮ۪سٹورنٛٹَس مُتعلِق چھِ واریاہ اَصٕل رِوِوٕز آمٕتۍ میٛانٮ۪ن دوستَن نِش

تِم چھِ میٛانٮ۪ن دوستَن ہُنٛد وَنُن چھُ یہِ ہسا چھِ ییٚمہِ سِٹی منٛز سانہِ سا سانہِ سِٹی منٛز یِم بہتریٖن رٮ۪سٹورنٛٹ چھِ تِمو منٛز ہسا چھُ یہِ اَکھ رٮ۪سٹورنٛٹ تہِ یہِ چھُ مےٚ واریاہ نَزدیٖک رٮ۪سٹورنٛٹ اَو موٗجوٗب ہسا کوٚر مےٚ پرٛٮ۪فَر تُہُنٛد رٮ۪سٹورنٛٹ تہٕ بہٕ چھُس یی یَژھان زانُن اَگر بہٕ رِزرویشَن کَرٕ اَتہٕ تُہٕنٛدِس ہۄتھ منٛز مےٚ آفَر مِلنا